ہٮ۪لو وعلیکُم سلام آ آ اَدٕ حظ صُبحَن أنۍ زِ تہٕ بہٕ دِمہٕ تَتھ فِٹِنٛگ کٔرِتھ برابر آدٕ کیٛاہ اَدٕ کیٛاہ